مےٚ اوٚن حال حالے اَکھ ٹِرٛمَر آنلایِن یُتھُے سُہ ووت تہٕ مےٚ کھُلوو وغیرہ سُہ تہٕ مےٚ لوگ سُہ اِستعمال کَرُن مےٚ باسیو یِہوٚے اِرِٹیشَن ہِش سُہ اَنکَمفٲٹیبٕل نِش ہِش آلدۄہ برٛینٛڈ چھُ اَکھ واریاہ بوٚڈ بہٕ ہٮ۪مہٕ نہٕ برٛینٛڈُک ناو کینٛہہ مگر مےٚ باسیو کہِ یہِ نَسا چھُنہٕ اَصٕل پٲٹھۍ سُہ اِستعمال کَرنَس لایق کینٛہہ بہٕ چھُس نہٕ سُہ آرام آرام سان چھُنہٕ یہِ تُلان بٕتھِس شیو کینٛہہ ریش چھُنہٕ یہِ بُتھِک تُلان آرام سان کینٛہہ مےٚ دوٚپ شاید چھُ یہِ نوٚو اَمی ما چھُ اَتھ یہِ گژھان اَتھ آسَن ؤنۍ بٕلیڈ وغیرہ ہاڈ مگر آز وٲتۍ لگ بگ مےٚ وَنہِ اَتھ شےٚ سَتھ رٮ۪تہٕ یوٗز کَران تہِ مگر اَتھ چھُ بَرابَر تِژھٕے سُہ پٔرفارمٮ۪نٕس اَمیُک اِستعمال چھُنہٕ سُہ مےٚ باسان سُہ مُفیٖد کینٛہہ اَمیُک اِستعمال اَمِچ یۄس اَمِچ ایکٕسپیٖرینٕس چھِ سُہ باسے نہٕ مےٚ اَصٕل کینٛہہ یہِ باسیو نہٕ مےٚ اَصٕل سودا کوٚر مےٚ کینٛہہ مہ البتہ یُس سُہ پرٛوڈَکٹ چھُ نَتہٕ تَمہِ کَمپٔنی ہٕنٛدۍ آسان تِم چھِ آسان واریاہ اَصٕل مگر یہِ پرٛوڈَکٹ باسیٚو نہٕ مےٚ اَصٕل کینٛہہ یہِ چھُ